بِسمِہ اللہِ الرحمٰنِ الرحیم اَسہِ حظ ٲس کٔرمٕژ کیب بُک أسۍ حظ چھِ روزان کۄلگامہِ اَسہِ یُس ییٚتہِ لوکَل سٹینٛڈ چھُ اَسہِ اوس کوٚرمُت اَتی پٮ۪ٹھ کیب حظ بُک مگر ڈرٛیوَر ووت نہٕ پنٛنِس ٹایمَس پٮ۪ٹھ کینٛہہ سُہ ووت نہٕ یۄس اَسہِ لوکیشَن ٲسٕس دِژمٕژ سۄ وٲژ نہٕ تَتھ لوکیشنہِ پٮ۪ٹھ کینٛہہ تہٕ بہٕ حظ گوس وۄنۍ واریاہ لیٹ مےٚ اوس سرینَگر واتُن اَسہِ ٲس تَتہِ اَہم مِٹِنٛگ أسۍ سۄ وٲژ نہٕ گٲڑۍ وۄنۍ برابر ٹایمَس پٮ۪ٹھ کینٛہہ وۄنۍ چھُس بہٕ پنٛنہِ ایجنسی پٮ۪ٹھ أتھۍ پٮ۪ٹھ کال کَران مہربٲنی کٔرِتھ کٔرِو تُہۍ کٲم وۄنۍ سۄ کیب کٔرِو تُہۍ وۄنۍ کٮ۪نسَل تِکیٛازِ ڈرٛایور ووت نہٕ برابر ٹایمَس پٮ۪ٹھ یا لوکیشنہِ پٮ۪ٹھ کینٛہہ تہٕ یِم اَسہِ پونٛسہٕ اٮ۪ڈوانٕس ٲسٕس کٔرمٕژ حظ تِم حظ چھُس بہٕ یژھان وۄنۍ واپَس واپَس کٔرِو حظ تِم مےٚ واپَس تِکیٛازِ ڈرٛایوَر ووت نہٕ برابر ٹایمَس پٮ۪ٹھ کینٛہہ